أسۍ چھِ گَژھان زٔمیٖنَس مَنٛز اَسہِ چھ لَگان تَتہِ گَنٹہٕ تہِ زٕ گَنٹہٕ تہِ اوٚڑ گَنٹہٕ تہِ چھ لَگان أسۍ چھِ گَژھان زٔمیٖنَس مَنٛز أسۍ چھِ کھنَان سُہ زمیٖن تمہِ خٲطرٕ کَران أسۍ أسۍ چھِ ڈوٗرۍ کَران تَیار کٔژ قسم بیٲلۍ آسَن اَسہِ وَوٕنۍ أسۍ چھِ تیٖتیاہ ڈوٗرۍ کَران تیار کانٛہہ أکِس مَنٛز چھِ أسۍ رُوان ہاکہ موسمہٕ حِساب چھِ اَسہِ پیٚوان بَناوٕنۍ ڈوٗرۍ تتھ ہاکھ بیول چھِ أسۍ تھاوان دانِول بیول چھِ تھاوان مُجہِ بیول گۄگجہِ بیول پَتہٕ چھِ أسۍ کینٛہہ کال کینٛہہ کال گٔژھِتھ اتھ چھِ پَتہٕ نیران امِچ یہِ مَطلَب أسۍ چھِ اتھ مَنٛز اتھ دوران چھِ أسۍ اتھ مَنٛز سگ تہِ دِوان اتھ چھِ أسۍ تراوان پاہہ تہِ اتھ چھِ أسۍ ریٚکہٕ تہِ تراوان کھاد تہِ چھَکان یہِ چھ گَژھان تَیار بَنان چھ یہِ نہل نہل پَتہٕ نیران چھِ تہٕ أسۍ چھِ پَتہٕ یہِ ہاک ڈور کَران أکِس أکِس ڈوٗرِس مَنٛز أکِس ڈوٗرِس مَنٛز ہاکھ بیول وَون مَطلَب مۄنٛجہِ رُوان بیٚکِس مَنٛز چھِ أسۍ مُجہِ چھِ گَژھان بَجہِ تِمَن مُجہِ چھِ أسۍ کَڑان گازرِ چھِ گَژھان بَجہِ تِم چھِ أسۍ گازرِ کَڑان دانوَل چھِ نیران سُہ دانوَل چھِ أسۍ کَڑان کیاز دانوَل چھ ہر کُنہِ سبزی مَنٛز یِوان تراونہٕ مُجہِ چھِ لَگان سیلڈ چھِ لَگان ضوٚرَتھ مُجہِ گازر امہِ خٲطرٕ تمہِ پوٚتُس چھِ أسۍ لٲر تہِ لاگان لٲر کُلۍ تہِ لاگان اَلہٕ کُلۍ تہِ لاگان مَرژٕوانٛگَن نہٲلۍ تہِ چھِ أسۍ تھاوان رُوانٛگَن تہِ وانٛگَن تہِ یِم چھِ أسۍ کَڑان ہَردٕ چھِ أسۍ رُوانٛگَن وانٛگَن یِم چھِ گَژھان ہَردَس تامَتھ سیٚپٹمبَرَس تامَتھ سورُے ختم أسۍ چھِ پَتہٕ یِم کُلۍ کَڑان اَتہِ نیٚبر اتھ چھِ أسۍ نوٚو وَندٕ سیُن رُوان وۄنۍ ہاکھ رُوان چھِ ہاکہٕ بیول چھِ أسۍ تراوان یا ہاکہٕ بیول خانیٲر بیول چھ مۄنٛجہِ چھِ ہاک مۄنجہِ چھِ کٲشُر ہاکھ چھُ مَطلَب یہِ گۄگجہِ ہاکھ چھُ آسان بیٚیہِ چھ آسان یہِ بیاکھ قسم یہِ چۄگَندَر ہاکھ چھُ آسان ہَنٛد چھِ آسان قسم وار سبزی چھِ أسۍ اَتہِ کَڑان یُس قسم خۄش گَژھِ سُہ چھِ أسۍ کَڑان اَتہِ تمہِ پوٚتُس چھِ أسۍ ییٚلہِ یہِ سیٖزَن مۄکلہِ تہٕ چھِ أسۍ وَندُک کَران تیار ٲلوٕ چھِ أسۍ گَنٛڈٕ چھِ أسۍ لاگان تِم چھِ أسۍ تِم چھِ أسۍ کَڑان ٲلوٕ کُلۍ تِم چھِ کَڑان أسۍ ٲلوٕ چھِ نیران أسۍ چھِ کٕنان تہِ تِم گَنڈٕ چھِ کٕنان وانٛگَن مَرژٕوانٛگَن کٕنان أسۍ چھِ کَران اَتیٚتھ واریاہ زیاد ژوٗر چھِ أسۍ کَران گاسہٕ کَڑان ییٚمہِ سۭتۍ چھِ أسۍ واریاہ زیادٕ پَننِس پانَس مَنٛز ایگزَرسایز گَژھان صُبحٲے مارنِنٛگ صُبحَس چھِ أسۍ گَژھان مارنِنٛگَس مَنٛز أسۍ یُس اتھ ژوٗر چھِ کَران تمہِ ژوٗرٕ سۭتۍ چھِ أسۍ مَطلَب ژوٗر کَران کَران چھ اَسہِ ٲرَکھ یِوان فیٹ چھِنہٕ کھَسان کینٛہہ اَسہِ چھ ایٚگزَرسایز گَژھان اکھ عجیٖب قٕسمٕچ خُشبوٗ چھِ آسان تتھ ہَوہَس مَنٛز تتھ صُبہٕکِس شَبنَمَس مَنٛز چھِ آسان عجیٖب قٕسمٕچ خُشبوٗ یُس سُہ خُشبوٗ تمہِ خُشبوٗ سۭتۍ چھُ سون فیٹ سورُے غٲب گَژھان اَسہِ چھُ عٲرَکھ یِوان اَسہِ چھ واریاہ تمہِ سۭتۍ صحت فِٹ روزان اَسہِ چھنہٕ کُنہ قٕسمچ تہِ کانٛہہ پرابلم گَژھان تمہِ پَتہٕ دٮ۪ماغ چھُ اَسہِ اُکنُے روزان سونٛچَس کُن چھنہٕ لَگان ٹینشَنَس کُن روزان أسۍ چھِ أتھ وارِ کُن روزان اِتھے پٲٹھۍ چھِ أسۍ دانہِ زٔمیٖن چھِ أسۍ کَران کٲم أسۍ چھِ مےٚ مارچَس مَنٛز بیول تراوان تتھ چھِ بَنان تھل سُہ چھ أسۍ زَتجِہَن دۄہَن تھاوان یتھ مَنٛز بند کَوَر کٔرِتھ اصل پٲٹھیٚن تتھ چھِ أسۍ توٚت آب لَگاوان پھی دۄہ لَگاوان توت آب سُہ چھُ تمہ مَنٛز نیران سُہ بیول تمہ پَتہٕ چھِ أسۍ سُہ وَو ڈوٗرِس کُنہِ ڈوٗرِس مَنٛز یتھ أسۍ تھٔج نٲر چھِ وَنان کَران چھِ أسۍ تھٔج نارِ مَنٛز تیار تمہِ پَتہٕ چھ تتھ نیران تھل بَنان چھِ تتھ أسۍ چھِ کَران کٲم لاگان چھِ أسۍ بِہٲرۍ پَتہٕ تتھ تھل کَڑان رُوان چھِ أسۍ سارنٕے ڈوریٚن سُہ کٔژ کَنال کیاہ آسَن تتھ چھِ أسۍ رُوان تمہِ پَتہٕ چھِ أسۍ سیٚپٹَمبر چھُ واتان أسۍ چھِ یہِ دانہِ لوٚنان أسۍ چھِ چھۄمبان گَنٛڈان موٚزوٗر چھِ لاگان پانہٕ تہِ چھِ لاگان تمہِ پَتہٕ چھ گاسہٕ اتھ نیران دانہِ چھ نیران اتھ امیُک چھُ اتھ سِرُن ژھیٚٹھ چھِ سُہ تہِ چھُ اَسہِ لَگان ضوٚرَتھ یِم یِم کالٹی چھِ اتھ زٔمیٖندٲری مَنٛز مَطلَب کوتاہ تایم چھِ أسۍ گٲنٹہٕ واد تہِ لَگان کُنہِ ساتہِ چھِ مَطلَب واریاہ خۄش تہِ گَژھان اَتیٚتھ گَژھُن زمیٖنَس پیٚٹھ دَپان چھُ اِنسان أتی نیٚہے یہِ پَنٕنۍ وٲر چھِ آسان سبز یہِ چھِ سبز وٲر أسۍ چھِ ٲش کَران پَننہِ وارٕ یُس تہِ کانٛہہ قسم لاگو سُہ قسم چھ نیران اَتہِ ٲلوٕ چھِ کَڑان أسۍ ٲلوَن ہُنٛد چھُ اَسہِ اکھ سیٖزنہَ آسان رُہَن چھ نیران رُہنَس مَنٛز رُہَن چھِ أسۍ ہر کُنہِ سبزی سۭتۍ تراوان یُس تہِ قسم سبزی آسہِ رُہَن ٹَماٹر ٹَماٹر تہِ چھِ زیادٕ یوٗز کَران اَلہٕ چھِ نیران اَلہٕ چھِ پَتہٕ ہردَس مَنٛز چھِ یِم اَلہٕ کُلۍ یِم چھِ أسۍ کَڑان اَلہٕ کُلۍ لٲر کُلۍ یِم چھِنہٕ پَتہٕ زیادَس کالَس روزان کہِ وۄنۍ گوٚو ہاکھ یُس چھُ یہِ چھُ اَسہِ فارایٚوَر روزان ہاکھ چھُ روزان وَندٕ ہاکھ چھُ اَسہِ أسۍ چھ گریٖن ہاوُس اکھ بَناوان گریٖن ہَوسَس مَنٛز یِم سٲری بیٲلۍ أسۍ تھاوان یُس پَتہٕ أسۍ وار کار مَطلَب أسۍ چھِ پَتہٕ آیِنٛد مارچَس مَنٛز یِم بیٲلۍ رُوان یِم کُلۍ رُوان مَٹر چھِ کَران تِم چھِ کَران یہِ رازمہ کُلۍ چھِ آسان مَکاے کُلۍ چھِ آسان مَکاے اوٹ چھ نیران تتھ مَکاے وَچہِ چھ نیران یُس تہِ قسم مَطلَب أسۍ گَرٕ کَرو خۄش سُہ کنک چھُ نیران کنک تہِ چھِ أسۍ کَڑان پَننہِ زٔمیٖن مَنٛز اَسہِ چھُنہٕ کانٛہہ تہٕ قسمچ پرابلم گَژھان أسۍ چھِ ہر کٲنٛسہِ شُکُر خۄدایَس کُن کہِ سٲنِس زمیٖنَس مَنٛز چھ یہِ یہِ بَنان تِل گۄگُل چھِ أسۍ یُس أسۍ تیٖل چھُ تِل گۄگلَس چھِ أسۍ کھٔج کَڑان یُس کھٔج أسۍ پَتہٕ گُپنَن چھِ دِوان یُس تِل گۄگُل چھُ سُہ چھُ صحت خٲطرٕ تہِ روزان اصل سُہ چھِ أسۍ تیٖل تیٖل مَطلَب سِنِس مَنٛز واریاہ اصل گَژھان کَلَس ہیٚکو مٔتھتھ تمہِ سۭتۍ چھ مَس تہِ اصل واریاہ زیادٕ روزان اَسہِ چھُنہٕ کُنہِ قٕسمٕچ تہِ کانٛہہ پَریشٲنی پیٚوان باقٕے چھِ أسۍ جے وی کَڑان جے وی گاسہٕ سُہ چھِ أسۍ پَننِس زمیٖنَس پَننن گُپنَن خٲطرٕ نیران آرام سان أسۍ چھِ نیوٗلٕے تہٕ اَنان سُہ لوٚنِتھ ییٖتِس کالَس سُہ بوٚڑ چھُ زیوٗٹھ زیوٗٹھ گَژھان ییٚلہِ پَتہٕ زیوٗٹھ چھُ گَژھان أسۍ چھِ بیول تھاوان تتھ بیول چھِ أسۍ لوٚنان سُہ چھِ أسۍ آیَنٛد خٲطرٕ تھاوان یہِ جے وی چھِ اَسہِ روزان جے وی گاسہِ چھُ اَسہِ روزان یہِ چھِ أسۍ تراوان پَتہٕ خاص کر تیٚلہِ پَتہٕ وَنٛدَس مَنٛز چھِ یِمَن گٲوَن ریٚت کالَس چھِ أسۍ اَنان نیول گاسہٕ ہَپٲرۍ یَپٲرۍ کِنۍ تہٕ وَ گوٚو وَندَس مَنٛز چھِ أسۍ پیٚوان ضروٗری یِمَن جے وی گاسہٕ تراوُن ہُہ گاسہٕ تہِ تراوُن امہِ مَناس گاسہٕ چھ اَسہِ آسان سُہ چھُ اکھ قسم گاسہٕ سُہ چھُ رُوان چھِ سُہ بیول چھ وَوان تتھ چھِ نیران گاسہٕ سُہ چھِ أسۍ لوٚنان تمہِ پَتہٕ چھِ تتھ کھاد چھَکان تتھ چھِ نیران بیاکھ ٹَکھ زٕ ترےٚ ٹَکھ چھِ أسۍ نیران یِم أسۍ گُپنَن چھِ أسۍ دِوان چھِ أسۍ دِوان اَسہِ چھِ گُپَن دۄد دِوان أسۍ چھِ دۄد تہِ کٕنان تتھ گَرٕ ژامَن تہِ بَناوان زامُت دۄد تہِ بَناوان تھٔنۍ تہِ بَناوان گیٚو تہِ بَناوان أسۍ چھِ واریاہ زیادٕ مَطلَب شُکُر گُزار خۄدایَس کُن کہِ سٲنِس گَرَس مَنٛز سٲنِس زمیٖنَس مَنٛز چھِ یِم یِم چیٖز نیران ییٚمہِ سۭتۍ اَسہِ اِنسان تہِ چھِ پَلان ییٚمہِ سۭتۍ اَسہِ اِنسان تہِ چھِ پَلان گُپَن تہِ چھِ پَلان اگر اَسہِ دانہِ تہِ چھُ آسان تتھ مَنٛز چھِ أسۍ کۄکر تہِ پَلان یوٗتاہ چھُ اتھ فٲیدٕ اتھ زمیٖندٲری مَنٛز مَکٲے چھِ مَکاے چھِ مَکاے اوٹ چھِ کَڑان مَکاے وَچہِ چھِ کَڑان کورن فلیک تہِ چھِ ہیٚکان تتھ بَنٲیِتھ مَطلَب مَکاے لایہِ تہِ چھِ أسۍ تتھ بَناوان أسۍ چھِ بیٲلۍ توٚمُل ییٚلہِ آسان چھُ أسۍ چھِ بیٲلۍ توٚمُل چھِ أسۍ نیران یتھ مَطلَب کٲشر مَنٛز چھِ وَنان چِرِم توٚمُل سُہ توٚمُل تہِ چھ اَسہِ نیران پَننِس گَرَس مَنٛز یِم یِم چیٖز چھِ أسۍ اتھ دانیس کَڑان